آ واریاہ فرق حظ چھِ گورنمیٚنٹ ہاسپِٹل تہِ پریوٚٹ ہاسپِٹل گورنمیٚنت ہاسپِٹلن منٛز چھِ یِہے حظ کہِ اتیہِ چھِ تھوڑا مَساہش گژھَن پیشنٹٕس سیۭتۍ سروِس چھنہٕ واتان ٹھیک پٲٹھِۍ کہیٖنۍ حظ تہٕ مگر یُس یہِ پریوٚٹ ہاسپٹِل یہِ چھِ واریاہ ایکِسپینسِو آسان سروِس حظ واتان اصل ییٚژٕے حظ چھِ فرق بٲقٕے چھنہہٕ